سکوٗلَس منٛز ٲس مےٚ اَکھ گیم پَسنٛد أسۍ ٲسۍ گِنٛدان سُہ واریاہ سٹوٗڈَنٛٹ ٲسۍ أسۍ گِنٛدان کیٚرَم زیادٕ ٲسۍ گِنٛدان تہٕ اَسہِ اوس مَزٕ لَگان واریاہ اِنجاے ٲسۍ کَران أسۍ ٲسۍ ڈیلی گِنٛدان ییٚلہِ تہِ ڈیلی ٲسۍ سکوٗل گژھان لںٛچ وِز ٲسۍ أسۍ ڈیلی گِنٛدان گِنٛدان سۄ گیم کیٚرَم اَسہِ اوس مَزٕ لَگان بہٕ ٲسٕس ہمیشہِ زینان سۄ گیم کُنہِ ساتہٕ ٲسٕس بہٕ ہاران مگر عام ٲسٕس بہٕ زینان مےٚ اوس واریاہ کینٛہہ چَسکہٕ ژومُت بہٕ ٲسٕس گِنٛدان ہمیشہِ سۄ گیم مگر یَنہٕ وۄنۍ چھِنہٕ مےٚ تیوٗت ٹایِم مِلان کینٛہہ وَنہِ چھس بہٕ بِزی زیادٕ پَہَم آسان تہٕ وَنہِ چھِنہٕ کینٛہہ اگر وۄنۍ ٹایِم آسہِ ہا مِلان تہٕ گِنٛدٕ ہا وۄنۍ کُنہِ ساتہٕ کُنہِ ساتہٕ آسو ٹایِم کڑان گِنٛدان آسو واریاہ کیٚرَم چھِ مےٚ واریاہ فیورِٹ گیم بہٕ چھس سۄ گِنٛدان ٲسٕس بہٕ زیادٕ وۄنۍ چھِنہٕ مےٚ ٹایِم مِلان کینٛہہ وۄنۍ چھس نہٕ بہٕ گِنٛدان کینٛہہ تہٕ